جِناب مےٚ چھُ لگان ساروی کھۄتہٕ یُس مےٚ پسنٛد موسَم چھُ لگان سُہ چھُ مےٚ لگان حظ ہَرُد یَتھ أسۍ اِنٛگلِش پٲٹھۍ اوٹم چھِ وَنان یہِ چھُ مےٚ حظ لگان پسنٛد اَمہِ موٗجوٗب تِکیازِ امہِ دۄہ چھ حظ گژھان کٲم یُس تہِ کانٛہہ فَصٕل چھُ آسان ژوٗنٹھ چھُ آسان دانہِ چھُ آسان یِم مین مین فَصٕل چھِ آسان سٲنِس یَتھ زٔمیٖنس منٛز تِم چھِ اَمہِ دۄہ نیران بیٚیہِ چھِ اَمہِ دۄہ گژھان کٲم اکھ اَمہِ دۄہ چھُ نہٕ تیوٗت گرم آسان کیٚنٛہہ بیٚیہِ یُس گرِ اسہِ سیُن چھُ آسان سُہ چھُ نہٕ خراب گژھان کیٚنٛہہ مطلب یِم چھِ کیٚنٛہہ چیٖز یِم مےٚ اَتھ موسمَس مُتلِق چھِ پسنٛد لگان تہٕ تیلی چھُ مےٚ یہِ موسم پسنٛد لگان